رِہیبلیشَن فیسَلٹیٖز اگر أسۍ پنٛنِس ڈِسٹِرٛک ڈِسٹِرٛکَس منٛز وٕچھو سُہ چھِ واریاہ اَفسوٗس دہ تِکیٛازِ مےٚ چھِنہٕ پنٛنہِ زِندگی منٛز وٕنۍ تہِ کانٛہہ رِہیبلیشَن سٮ۪نٹَر پٔٹِکیوٗلَرلی کُنہِ سپوٹٕس فیٖلڈٕ مُطٲبق بناونہٕ وٕچھنہٕ آمُت بَنوومُت وٕچھمُت کینٛہہ اگر أسۍ وٕچھو ییٚتہِ چھُ سپوٹٕس فیسَلٹی تہِ واریاہ کَم اگر أسۍ کَتھ کَرو ساروی کھۄتہٕ اہم چیٖزٕچ سپوٹسَس منٛز سُہ چھِ آسان اَکھ پٕلیٹ فارم یا فار اٮ۪گزامپٕل اگر أسۍ کِرکَٹٕچ کَتھ کَرو ییٚتہِ چھُ کِرکَٹٕکۍ گرٛاوُنٛڈ تم تہِ چھِنہٕ اَسہِ خا آسٲنی سان ملان کینٛہہ وۄنۍ زَنہٕ کِرکَٹُک شوق تھاونہٕ تھٲوِتھ چھِ أسۍ ییٚتِکۍ لُکھ بالہٕ بَچھَن یا کُنہِ کُنہِ وِزِ بیوٗٹۍ زٔمیٖنَن منٛز تہِ گِنٛدان یُس اَکھ کِرکَٹ فیٖلڈٕ یا ٹٕرٕف نِش واریاہ دوٗر چھِ آسان یُس تَتھ وٕنۍ تہِ واتان چھُ کینٛہہ اگر أسۍ کٔشیٖرِ ہِنٛز وٕنۍ تہِ کَتھ کَرو کٔشیٖرِ منٛز چھِ وٕنۍ تہِ میٹ کِرکَٹ گِںٛدنہٕ یِوان بَجایے ٹٕرٕف کِرکَٹ ییٚلہِ زَنہٕ أسۍ اگر باقٕے ملک یا باقٕے رِیاستَن اَندَر وٕچھو تَتہِ چھِ اَصٕل پٲٹھۍ کِرکَٹٕکۍ فیٖلڈٕ یا ٹٕرٕف تہِ وٕچھنہٕ یِوان یُس زَنہٕ ییٚتہِ گۄڈنِکۍ پٮ۪ٹھَے دوٗر ییٚتِکۍ لُکھ تمہِ نِش دوٗر چھِ وٕنۍ چھَنہٕ رِہیبلیشَن فیسَلٹی ہِنٛز کَتھٕے رِہیبلیشَن فیسَلٹی سُہ تہِ بیٚیہِ ییٚتہِ سۄ چھَنہٕ کَتھٕے اگر وٕنہِ ییٚتہِ کٲنٛسہِ گِںٛدان گِنٛدان کانٛہہ سپوٹٕس گِنٛدان گِنٛدان لگان چھِ تَس چھِ ڈِسٹِرٛک ہاسپِٹَل یا کٲنٛسہِ نزدیٖکی کَمپاوڈَرَس نِش یِوان نِنہٕ یِوان یا یُس ٹورنَمٮ۪نٛٹ گِنٛدناوان چھِ تٔمۍ سٕے چھُ آسان کینٛہہ فٕسٹ ایڈ وٕسٹ ایڈ تہٕ سُہ چھِ تٔمِس پانَے تٔمۍ حِسابہٕ علاج کَران تہٕ یہِ چھِ اگر أسۍ وٕچھو سانہِ خٲطرٕ تہٕ سانہِ حکوٗمَتَس خٲطرٕ شَرمناکٕچ کَتھ تِکیٛازِ اگر أسۍ وٕچھو أزِکۍ نوجوان یِم چھِ زیادٕتَر ڈرٛگٕز یا نَشہِ نَشَش کُن لَبنہٕ یِوان تہٕ نَشہِ نِشہِ اَکھ نوجوان خاص کَر دوٗر تھاونہٕ خٲطرٕ چھِ أکِس نوجوانَس سپوٹٕس فیٖلڈَس کُن تجرُبہٕ تھاونُک دھیان دیُن تہٕ یِہٕے سپوٹٕس فیٖلڈٕ ہٮ۪کہِ أکِس نوجوانَس نَشو نِشہِ ںَشو نِش یا نَشہِ کَرنَس نِشَن دوٗر تھٲیِتھ تہٕ بیٚیہِ چھِ سپوٹٕس گِنٛدنہٕ سۭتۍ أکِس اِنسانَس منٛز تنٛدرُستی تہِ پٲدٕ گژھان تہٕ صحتیاب تہِ چھُ اَکھ اِنسان روزان تہٕ اگر یِم فیسَلٹیٖز سٲنۍ سرکار یا سٲنۍ حکوٗمَت مَدِنظر ہٮ۪کہِ تھٲیِتھ تیٚلہِ چھُ مےٚ باسان میٛانہِ حِسابہٕ سُہ دور آسہِ نہٕ دوٗر کینٛہہ ییٚلہِ زَن کٔشیٖرِ ہِنٛدۍ تہِ نوجوان آسَن پنٛنہِ مٕلکہٕ خٲطرٕ نام روشَن کَران یا پنٛنِس مٕلکہٕ خٲطرٕ ہٮ۪کَان گِنٛدِتھ تہِ ییٚلہِ زَن اَسہِ یِم بیسِک فیسَلٹیٖز دِژَکھ نہٕ کِہیٖنۍ تہٕ سَرکارَس یا کٔشیٖرِ ہِنٛدۍ کٔشیٖرِ ہِنٛدٮ۪ن سرکار یا ہِندوستانکِس سرکارَس گژھِ نہٕ اَسہِ پٮ۪ٹھ تِژھ نظر تہِ آسٕنۍ زِ ییٚتہِ کٮ۪ن نیرَن تِتھۍ تِتھۍ خاص خاص پٕلیر